وَعَلیکُم السَلام آ تُہۍ چھُو نا بُک سیٚلَر اسہِ حظ آسہٕ کِتابہٕ ضروٗرت تۄہہِ چھو حظ یِم سیٚوَنتھٕچۍ آ سہٕ ایٹتھٕچۍ چھا نایِنتھٕچۍ چھا

آچھا چلو گوٚو ٹھیٖک حظ سیٚوَنتھَس چھُس سیٚوَنتھَس تھٲۍ تو سیٚوَنتھٕچ تھٲۍ تو اِنگلِش تہٕ میتھ ٲں میتھ اسہِ تھٲیِو اَکھ آکٕسفٲرڈ والیٚن ہنٛز آ اہن حظ آ میتھ کٕمَن کٕمَن ہُنٛد چھُو تۄہہِ کٕمَن حظ یہِ لاسٹہٕ ایس والیٚن سُے تھٲۍ تو میتھ تھٲۍ تو تہنٛدُے آکٕسفٲرڈ آچھا آچھا گوٚو یُس یہِ ایٚٹتھُک ایٚٹتھَس منٛز گٔے سوشَل سِٹیڈیٖز تہٕ ساینَس آ تِم کٔہنٛدۍ چھُو حظ ٹھیٖک چھُ حظ تیٚلہِ گٔے تِمٔے ٹھیٖک چھُ بیٚیہِ چھِ ایٹتھہٕ

ساینَس آچھا ٹھیٖک چھُ تۄہہِ چھو پَیی اہن حظ توہہِ چھو یِمَن کِتابَن متعلق پَیی تَوے موجوٗب تہٕ یہِ تُہۍ ہیٚکِو اَتھ منٛز راے دِتھ ٹھیٖک آچھا ٹھیٖک بیٚیہِ چھُ نایِنتھُک ضُروٗرت ٲں نَہ نَہ تَتھ چھُ اَکھ ضُروٗرت حظ ٲں اُردو ایٚس ایٚس ٹی ٲں اُردو ایٚس ایٚس ٹی تہٕ بیٚیہِ حظ چھُ ضُروٗرت اسہِ ٲں سوشَل سایِنَس

بَس تَمہِ مزیٖد نہٕ فی الحال کِہیٖنۍ اسہِ چھِ یہِ بیٚیہِ نایِنتھٕچۍ وۄنۍ وۄنۍ اسہِ چھِ نایِنتھَس کیٛاہ کیٛاہ اہن حظ ٲں آسٕنۍ ہے گژھَن گرٛیمَر چھِنَہ تۄہہِ نِش گرٛیمَر چھا یِمَن

ؤرٕک بُک تِم آچھا تِم کٕمَن ہنٛدۍ یِوان کِنہٕ تَتھ چھُنہٕ تہِ کیٚنٛہہ چلو ٹھیٖک حظ چھُ